اے جِناب مےٚ کَرے فرمٲیِش کۄکَر بِریانی ہِنٛز تہِ مگر اَتھ منٛز چھُ مَسلہٕ یہِ زِ اَتھ منٛز چھُنہٕ کۄکرُے کۄکَر بِریانی منٛز چھُنہٕ کۄکُر کِہیٖنۍ تہٕ بیٚیہِ بیٛاکھ کَتھ یُس زَن اَتھ منٛز یہِ باسمت چھےٚ آمٕژ اِستعمال کَرنہٕ یہِ تہِ چھُ مےٚ باسان زِ یہِ تہِ چھنہٕ کینٛہہ خاص چھنہٕ اَتھ منٛز کالٹی کینٛہہ تہِ اَمہِ کِنۍ کٔرۍتو یہِ رِٹٲرٕن یہِ میون یہِ یُس زَن آرڈَر اوس تہِ تُہنٛد آسہِ سٮ۪ٹھاہ سٮ۪ٹھاہ مہربٲنی شُکریہ